ییٚلہِ ہسا کوِوِڈ نَاینٹیٖن گوٚو تَمہِ سۭتۍ ہسا گٔیے سَماجس منز واریاہ مُشکٕلات پٲدٕ لُکن اوس نہٕ بَنان نیبَر نیرُن بیٚیہِ ٲسۍ نہٕ بَنان بیٖڈ بیٖڈِ منٛز بِہُن اَمہِ سۭتۍ گوٚو وارہ نۄقصان لُکھ ٲسۍ نہٕ ہٮ۪کان سَیاحتی اَفزا مُکامن پٮ۪ٹھ وٲتِتھ تِکیازِ تَتہِ گٔژھ گژھِ بیٖڈ باڑ زیادٕ لُکن اوس پیوان گرن منٛزٕے روزُن بیٚیہِ اوس سوشل ڈِسٹنٕس برقرار تھاوُن لُکھ ٲسۍ نہٕ ہٮ۪کان یِم ٹوٗرِسٹ پٕلیسن پٮ۪ٹھ وٲتِتھ حکوٗمَت ٲسٕکھ نہٕ تِمن اِجازت دِوان